اَسَلام اَعلیکُم تُہۍ چھُو حَظ ڈار ٹریولنِٛگ اَیجَنسی آ جِناب اَسہِ اوس آز فیملی حَظ اؠکٕسکَرشَن گژھن کُلگام ٹو شاردا شریٖف تہٕ تُہۍ وٕنۍتو مےٚ ستوٚوُہ ڈیٹَس پؠٹھ چھا ستوٚوُہ جون چھا اؠوَلیبٕل کانٛہہ اؠس یو وی یا ڈِفرَنٹ کانٛہہ کار تہٕ اَسہِ چھُ شؠن نَفرَن حَظ گرِ فیلمی گژھن تور آ راج کُلگام ٹو راجوری شاردا شریٖف تہٕ بیٚیہِ ؤنۍتو اَسہِ تَتھ کیٚاہ ریٹ گژھِ تہٕ بیٚیہِ ستوٚوُہ ڈیٹَس پؠٹھ چھا سۄ اؠوَلیبٕل